اسلامُ علیکم ورحمتہ اللّٰہِ وبرکاتہُ یتھ سأنِس ایریاہس منٛز ہسا چھ یِوان واریاہ واریاہ ٹیوٗرِسٹ پلیس یتھ منٛز اکھ چھ یِوان تَتھ ہسا چھ ونان پیٖر کی گٔلی پیٖر کی گٔلی چھ سانہِ ایریا پٮ۪ٹھ أکِس پہاڑکِس دامنس تل یِوان اور ہسا واریاہ واریاہ دوٗرِ پٮ۪ٹھ خلق یِوان اَتہِ ہسا چھ اکھ زِیارت شریٖف تہِ ییٚمہِ کِنۍ زن یہِ چھ واریاہ واریاہ پانس کُن مأیِل کران اَتھ منٛز ہسا چھ اَکھ پہاڑ تہِ یتھ پہاڑس اپور ہسا چھ شیٖن ییٚتہِ کِنۍ زن واریاہ لُکھ اور چھنہٕ ہٮ۪کان کٔھسِتھ مگر أڑۍ ہسا چھ کھژان تہٕ شِنُک لُطف ہٮ۪وان تُلِتھ اتہِ ہسا چھ اَتہِ ہسا چھنہٕ بازر وازر کیٚنٛہہ اَتہِ ہسا چھ یِتھے پأٹھۍ سِمپل سِمپل دُکان تہِ آسان بیٛاکھ ایریا ہسا چھ درۄبجن بِج